السلام علیکم ورحمتہ اللہ وبرکاتہُ مےٚ چھُ ناو محمد اقبال نجار آز ونہو تۄہہِ بہٕ کٔشیٖر منٛز یِم اسۍ تیہوار مناوان چھِ تِمن متعلق کٔشیٖٖر منٛز چھِ أسۍ واریاہ تیہوار مناوان ٲۭ أسۍ چھِ مناوان کٔشیٖر منٛز وۄرسہٕ چھِ أسۍ ونان تتھ اُرُس مبارک وۄرسہٕ چھِ أسۍ تتھ ونان بییٚہِ مناوان عیدِ میٚلاد چھِ أسۍ مناوان کٔشیٖر منٛز بییٚہِ چھِ اسہِ عید چھِ أسۍ مناوان آ یُس اسہِ یہِ چھُ آ وۄرسہٕ امہِ دۄہ چھِ أسۍ سٲری گژھان زالان زول استانس منٛز تہٕ عید میٖلاد کہِ دۄہ تہِ چھِ أسۍ ریلی تُلاان نیران سٲری واریاہ نیران گاڑٮ۪ن واڑٮ۪ن منٛز گژھان حظ استان پتہٕ چھِ عید الاضحی یا عید الفطر عید الفطر چھِ أسۍ یہِ چھِ أسۍ عید چھِ اسہِ ساروٕے کھۄتہٕ بوٚر فیٚسٹِول کٔشیٖر منٛز مناوان ماننہٕ یِوان یُس أسۍ مناوان چھُ عید الفطر یہِ چھُ اسہِ ماہ سِیام پتہٕ یِوان یہِ تیہوار ماہ سیام مۄکلِتھ ماہ سیام مۄکلیو تہٕ پتہٕ چھِ اسہِ یہِ عید الفطر بییٚہِ یا عید الاضحی چھِ أسۍ مناوان عید الاضحی چھِ أسۍ مناوان ذالحج کِس دہمِس تٲریٖخس پٮ۪ٹھ عید الفطر کہِ دۄہ چھِ أسۍ وۄتھان سٲری حظ صبحن کران سران لاگان نٔوۍ پلو تہٕ گژھان نٮ۪ماز پرنہِ عید گاہس منٛز کران چھِ سٲری نٮ۪ماز ادا عید الفطر نٮ۪ماز کران ادا سٲری یورٕ حظ چھِ گژھان أکِس وتہِ تورٕ چھِ یِوان بیٚیِس وتہِ تہٕ بییٚہِ چھِ عید الفطر امہِ دۄہ چھِ أسۍ رٹان سٲری عیٖز خرٕچ پتہٕ چھِ أسۍ تراوان تِمن رٹان سٲری عیٖز خرٕچ تراوان ٹاس انن نٔوۍ نٔوۍ چیٖز انان نٔوۍ پلو انان واریاہ کینٛہہ أسۍ چھِ أسۍ انان سٲری یار دوس گژھان پتہٕ چکرس عیٖز پٮ۪ٹھ پتہٕ چھِ حظ عید الاضحی عید الاضحی تہِ چھِ اسہِ ساروٕے کھۄتہٕ بوٚڑ تیہوار ماننہٕ یِوان عید الاضحیٰ چھ أسۍ یہِ چھِ أسۍ ذی الحج کِس دہمِس تٲریٖخس منٛز مناوان یہِ چھُ مسلمانن ہُنٛد اکھ اہم تیہوار اہم دۄہ آسان سارنے مسلمانن خٲطرٕ امہِ دۄہ چھِ أسۍ سٲری وتھان سُلی کران نٮ۪ماز ادا عید گاہس منٛز بیٚیہِ چھِ عید الاضحی کہِ دۄہ أسۍ قۄربان کران یتھ ونان چھِ قربانی کا تیہوار اتھ چھِ أسۍ وننے قۄربان تیہوار امہِ دۄہ چھِ وتھان سٲری سُلی پران حظ نٮ۪ماز کران نٮ۪ماز ادا پتہٕ چھِ کران قۄربان قۄربان مۄکلوٚو کٔرِتھ کران چھِ مازس حصہٕ مازس کوٚر حصہٕ بٲگرٲو پننِس گامس پتہٕ بٲگرٲو پننٮ۪ن رشتہٕ دارن پتہٕ بٲگرو پننٮ۪ن خاص خاص یارن دوستن تُل دراے پنُن ماز بٲگراونہِ نیران حظ چھِ ماز بٲگراونہِ گژھان چھِ پننس گامس گۄڈٕ چھِ أسۍ پننس گامس بٲگراوان ماز پتہٕ چھِ پننس پوٗرِس بٲگراوان ماز سارنی پتہٕ یارن دوستن پتہٕ گٔے خاص پنٕنۍ مہمان مطلب پنٕنۍ رشتہٕ دار گژھان چھِ تور ماز ہٮ۪تھ بییٚہِ چھِ امہِ دۄہ أسۍ واریاہ ایٚنجاے کران پننٮ۪ن یارن دوستن سۭتۍ کران حظ اصٕلۍ پٲٹھۍ ایٚنجاے امہِ دۄہ تہِ چھِ رٹان بڑٮ۪ن عیٖز خرٕچ شُرۍ گژھان تراوان ٹاس انان نٔوۍ تِم ٹاس تراوان ٹاس نٔوۍ پلو نوٚو ویٚرایٹی کھٮ۪وان حظ نٔوۍ نٔوۍ چیٖز گژھان ہوٹلن پٮ۪ٹھ کھٮ۪وان پیزا برگر کینٛہہ تہِ مطلب یہِ پانس من یِیہِ یہِ خۄش گژھہِ تہِ چھِ کران عید الاضحی چھِ اسہِ کٔشیر منٛز ساروی کھۄتہٕ بوٚڑ مطلب تیہوار یِوان ماننہٕ عید الفطر عید الاضحی یِمن دۄن پٮ۪ٹھ چھِ أسۍ یِم چھِ اسہِ ساروی کھۄتہٕ بٔڑۍ تیہوار یِوان ماننہٕ یِمن پٮ۪ٹھ چھِ أسۍ واریاہ ایٚنجاے کران واریاہ گرٕکۍ دِوان پونٛسہٕ نٔوۍ پلو انا ن گژھان چکرس یارن دوستن سۭتۍ گژھان چکرس کران ایٚنجاے اوترٕ ٲس اسہِ عید الاضحی کمے ٹایم گوٚو تنہٕ عید الاضحی ہس پٮ۪ٹھ گژھان چھِ کران چھِ قۄربان چھِ مۄکلاوان کٔرِتھ پتہٕ چھِ رٹان پننٮ۪ن مٲلِس ماجہِ رٹان عیٖز خرٕچ پتہٕ گژھان چکرس یا انان نٔوۍ پلو انان واریاہن جاین گژھان چکرس یِم چھِ اسہِ پننِس یتھ کٔشیٖرِ منٛز یِوان یِم بٔڑۍ بٔڑۍ تیہوار ماننہٕ ییٚتہِ چھِ أسۍ عید الاضحی تہِ مناوان عید الفطر تہِ مناوان بییٚہِ چھِ أسۍ ونان وۄرسہٕ وۄرسہٕ وۄرسہٕ چھِ أسۍ مناوان باقٕے وسلام